ہاں مےٚ ہسا اوٗس ییٚلہِ ہسا بہٕ ٹُویٚلتھَس پَران اوٗسُس پَتہٕ ہَسا گٔے مےٚ تَتہِ کٲم ٲں مےٚ ہسا اوٗس میٚڈِکٕل سَبجَکٹہٕ تہٕ وۄنۍ ہسا اوٗس مےٚ کالج کرُن جۄین أسۍ ہسا ہیٚکہٕ ہاو کالجَس منٛز جۄین کرنہِ برٛونٛٹھ پنٕنۍ سبجکٹہٕ ہیٚکہٕ ہاو أسۍ چینٛج کٔرِتھ فار ایٚگزامپٕل اگر کٲنٛسہِ ساینس اوٗس سُہ ہسا ہیٚکہِ ہا رٔٹِتھ آرٹٕس کِتاب بُکٕس تہٕ تَمہِ ساتہٕ ہَسا اوٗس سُہ ڈیٚسِجَن وارِیاہ مان ژٕ مشکل تِکیٛازِ پَتہٕ اوٗس سُہ وارِیاہ فیوٗچرٕ خٲطرٕ رَٹُن سُے یوٗت سَبجَکٹ یُس أسۍ اَمہِ ساتہٕ رَٹہٕ ہاو فٔرسٹ یِیرَس منٛز ٹُویٚلتھہٕ پاس کٔرِتھ تہٕ بہٕ ہسا چھُس سونٛچان کہِ بہٕ کُس ڈیٚسجَن نِمہٕ وۄنۍ بہٕ پَکناوہ میٚڈِکَلٕے ساینَسٕے برٛونٛٹھ کِنہٕ بہٕ رٹہٕ آرٹٕس پَتہٕ ہَسا مےٚ ہَسا لوٚگ وارِیاہ تَمہِ ساتہٕ سونٛچنَس ٹایم تِکیٛازِ یہِ اوٗس فیوٗچرُک مَسلہٕ یِہِ ہسا اوٗس کیرِیرُک مَسلہٕ تہٕ مےٚ ہسا سُونچ پتہٕ تَمہِ ساتہٕ بیٚیہِ ہَسا کٔر مےٚ تَمہِ ساتہٕ اَکھ ٹیٖچَر اَکھ اوٗس تہنٛزٕے ایٚڈوایِس کٔر مےٚ پَتہٕ ایٚڈاپٹہٕ تٔمۍ ووٚن دوٚپُن وُنکٮ۪ن ہَسا چھِ ساینَسَس وارِیاہ سچُریشَن اَتھ منٛز ہَسا چھِ وارِیاہ وُنکیٚس کٲم کَران تِم چھِ پَران وُنکیٚس ساینَس وُنکٮ۪ن ہَسا چھِ آرٹسَس منٛز اِنٛگلِش سَبجَکٹہٕ یَتھ نہٕ وُنکیٚس یِہِ ہسا یہِ ٹیٖچَر چھُ بَنان کِہیٖنۍ نہٕ ژٕ کَر سا کٲم ژٕ رَٹہٕ سا اِنٛگلِش لِٹریچَر پَتہٕ کَر ژٕ اَتھ منٛز ژٕ ایٚم اے تہٕ ژےٚ ہسا میلی جاب ژٕ ہسا لَگَکھ سۭتی یہِ ہسا یہِ میلی ژےٚ گورمیٚنٛٹ جاب نتہٕ ژٕ اگر ہَسا ژٕ ساینَس رَٹَکھ تہٕ ژےٚ ہسا چھُے ایٚم ایٚس سی کَرُن مگر ژےٚ نہ سا میلی نہٕ جاب کیٚنٛہہ تِکیٛازِ سَچوریشَن چھِ وارِیاہ اَتھ منٛز چھِ وارِیاہو لٔڑکو تھوٚمُت ڈِگری کٔرِتھ اِنٛگلِشَس منٛز نَہ سا چھَنہٕ کٲنٛسے ڈِگری پَتہٕ ہَسا رٔٹ مےٚ تہنٛزٕے یہِ ہسا یہِ سُہ ہسا اوٗس سَر اَکھ تٔمس اوٗس ناو نصیٖر احمد تہنٛزٕے رٔٹ مےٚ یہِ ہسا یہِ ایٚڈوایس تہِ مےٚ ہسا روٚٹ کوٚر آرٹٕس جۄیِن مےٚ روٚٹ اِنٛگلِش لِٹریچَر پَتہٕ